وعلیکُم سلام سلام علیکُم ہے بُرہان صٲب چھِو حظ آ آ اَسہِ ٲسۍ تھوڑا حظ یِم ویجٹیبٕلز کیٚنٛہہ ضروٗرت بہٕ چھُس ییٚتہِ پٮ۪ٹھ حظ بہٕ چھُس یہِ ویٚجٹیبٕل ڈیٖلَر حظ أسۍ چھِ ییٚتہِ پٮ۪ٹھ کٲم کَران

آ بِلکُل

ہے اَسہِ کَمہِ حساب مَطلَب اگر اَسہِ کانٹِٹی زیاد نِمو تتھ میلہ اَسہِ کیٚنٛہہ ڈِسکاوُنٛٹ یا کَم نِمو اَسہِ ؤنۍتو حظ تھوڑا بہت اَتھ مُتعلق

ٹھیٖک بِلکُل سَبزِیَن ہٕنٛدۍ ٹھیٖک آ کالٹی چھا اَسہِ ٹھیٖک کالٹی آسیٛا ٹھیٖک مےٚ ؤنۍتو بِلکُل بِلکُل چلو أسۍ یوٗتاہ جلدی ٹایِم میلہِ تہٕ أسۍ کَرہو تۄہہِ وِزِٹ تُہٕنٛدِس فارمَس پٮ۪ٹھٕے یِمو أسۍ اِنشاء اللہ جلدی کَرو أتۍتھٕے فاص فٔسٹہٕ ہیٚنٛڈ ایٚکسپیٖرینَس وُچھُو تٔتۍتھٕے

اَدٕ سا شُکریہ شُکریہ جِناب او کے سلام علیکُم